یِتھ کٔنۍ چھنہٕ مےٚ ویسے کٕہٕنۍ گول تہٕ مگر بہٕ چھُس یژھان مطلب پَنُن اَکھ یُس مےٚ خاب چھُ یُس مےٚ پنُن پٔرسٕنل گول چھُ سُہ چھُ مےٚ زِ بہٕ گَژھٕ ہا اَکھ ہاسپِٹل کھولُن مگر ییٚتہِ بہٕ صِرف غریٖبن لُکن ہُند مُفتس منٛز ہیٚکہٕ ہن علاج کٔرِتھ تہٕ لُکھ سٲری چھِنہٕ ساتھ دِوان کہیٖنۍ یِم میٲنۍ گٔرِک چھِ مےٚ تمہِ خٲطرٕ ماٹٕویٹ تہٕ کران بیٚیہِ یم بہٕ باقٕے وٕچھان چھِس آز کل حالات تہٕ تِم چیٖز چھِ مےٚ موٹِویٹ کران تمہِ خٲطرٕ تہٕ بہٕ چھس یژھان زِ بہٕ گٔژھٕ أیچیٖو کٔرُن سُہ پنُن گول